السلامُ علیکم ورحمتہُ للہ تعالیٰ وبرکاتہ بہٕ حظ ہٮ۪کہٕ ؤنِتھ پَبلِک سپوٹٕس ٹرینِنٛگ سٮ۪نٛٹرٛن ہُنٛد ناو ییٚتہِ حظ چھُ جاوید سپوٹس سٮ۪نٛٹَر اَکھ واریاہ بوٚڈ اَکھ حال اکھ بَنٲیِتھ تہٕ یَتھ منٛز زَن لُکھ چھِ یِوان تہٕ تِم چھِ پَنٕنۍ مَزٕ تُلان تَتہِ تَتھ منٛز چھِ تِم بے شُمار مَطلَب سَپوٹٕس گِنٛدان تہٕ کانٛہہ چھُ والی بال گِنٛدان کانٛہہ چھُ کِرکَٹ گِنٛدان کانٛہہ چھُ کھو کھو گِنٛدان کانٛہہ چھُ فُٹ بال گِنٛدان تہٕ تَتھ چھُ وٕنۍکٮ۪س کَرنٛٹلی سون زاہد صٲب